اَسہِ یُس کُلۍ چھِ مطلب ژوٗنٹھ کُلی تہٕ یِمن چھُ ییٚوان ڈِفرنٹ سیٖزنن منٛز چھُ ویری گژھان یِتھ پٲٹھۍ چھُ یِمن واتُن وغیرہ آسان یا کِیر کَرُن تہٕ یِتھُے وَندٕ چھُ لگان یینہِ تہٕ یِمن چھِ پیٚوان کَٹٲے وغیرہ کَرٕنۍ تاکہِ یِم پھٕٹ نہٕ شِنہٕ سۭتۍ کیٚنٛہہ اَمہِ علاوٕ گوٚو بہارَس منٛز چھُ پیٚوان مان ژٕ دوہ وَوہ دیُن جلدی یا کھاد وغیرہ مطلب سونتہٕ تہٕ بیٚیہِ دوہ ووہ دِنۍ تِم چھُ پوٗرٕ ؤرۍ یس چلٕنۍ تاکہِ یِم گژھن نہٕ بٮ۪مارٮ۪ن ہِندۍ شِکار کیٚنٛہہ